سٲنِس کِچنَس منٛز چھِ آسان دٮ۪گُل یَتھ منٛز أسۍ بَتہٕ چھِ رَنان بیٚیہِ چھِ آسان کاشوٕ ییٚمہِ سۭتۍ أسۍ بَتہٕ چھِ شیٚہران بیٚیہِ چھِ آسان پَلیٹ یَتھ منٛز یَتھ منٛز أسۍ بَتہٕ چھِ شہران بیٚیہِ چھُ آسان پریشر کُکر یَتھ منٛز أسۍ سیُن چھِ رَنان بیٚیہِ چھُ آسان کاشوٕ ییٚمہِ سۭتۍ زن أسۍ سیُن چھِ تراوان بیٚیہِ چھُ آسان بٲٹۍ یَتھ منٛز زَن أسۍ بانہٕ چھِ تھاوان یِم چیٖز چھِ آسان سٲنِس کِچنَس منٛز ایٚولیبٕل